ییٚلہِ بہٕ لۄکٕٹۍ ٲسۍ أسۍ ٲسۍ گِنٛدان کھو کھوس بیٚیِس بِیٚاکھ گیَم ٲس اَسہِ أسۍ ٲسۍ گِنٛدان گَرمَس یُس أسۍ کھو کھوَس أسۍ گِنٛدان تَتھ منٛز ٲسۍ أسۍ آسان پانٛژھ شےٚ اَکھ اوس آسان لٔگِتھ باقٕے ٲسۍ آسان زٕ ترٛےٚ ٲسۍ آسان بِہِتھ بِیٛاکھ اوس دوران پَتَے زٕ ژور اوس تُلان تہٕ مطلب گِنٛدان پَتہٕ ٲسۍ آسان کھودِیُن بیٚکِس نفرَس کَران کھو سُہ اوس وۄتھَان تھوٚد کھو کھو چھُ آز تہِ یِوان گِنٛدنہٕ یُس ٲسۍ بیٛاکھ ٲسۍ کَت گَرٕمَس گِنٛدان تَتھ منٛز ٲسۍ تھاوان سَتھ کَترِ پَتہٕ ٲسۍ أسۍ لَگاوان تَتھ موزٕ خۄرج بال باقٕے نَفَر ٲسۍ ژَلان تِم ٲسۍ پَتہٕ گِنٛدان تَتھ پَتہٕ یُس سَتھ کَترِ کھالہِ ہا بَرابَر تٔمِس ٲسۍ وَنان أمۍ کوٚر گَرَم پَتہٕ ٲسِس اَگر کانٛہہ آوُٹ اوس گژھان تٔمِس اوس اَسۍ بِیٛاکھ داو مِلان کیازکہِ تٔمۍ اوس آسان گَرَم کوٚرمُت ہُہ بال لَگمٕژ تِم کَترِ کھاجِمَتۍ تَتھ ٲسۍ وَنان گَرَم ہو